أسۍ کیاہ چھِ گامٕکۍ زیادٕ کران بِہُن پسنٛد تِکیازِ کہِ گامَس منٛز چھِ آبو ہوا آسان شَہرکہِ کھۄتہٕ اَصٕل أسۍ چھِ گامَس منٛز آب آسان اَصٕل ہوا آسان اَصٕل شہرَس منٛز چھُنہٕ تیوٗتاہ آسان کِہیٖنۍ تَتہِ چھِ گاڈین ہُند شور چھُ آسان یُس نہٕ گامَس منٛز چھُ آسان کِہینۍ أسۍ چھِ زیادٕ پَہن ییٚتہِ بیٚیہِ اکھ أکۍ سُند ہَمساے چھُ گژھان یِوان تَتہِ گامہٕ شَہرَس منٛز چھُنہٕ یِتھ پٲٹھۍ کِہیٖنۍ آسان بیٚیہِ چھِ گامَس منٛز أسۍ آسان باغ واریاہ تِمَن منٛز ہٮ۪کان بِہِتھ گرمَس منٛز تہِ تَتہِ مزٕ کران تہٕ شَہرَن منٛز چھِ زیادٕ پَہن گرم آسان تہٕ تَتہِ چھِ واریاہ گندگی تہِ آسان شہرَن منٛز تہٕ گامَس منٛز چھنہٕ گِندگی آسان تیٖژاھ کِہیٖنۍ گامَس منٛز چھُ واریاہ صاف سُترٕ آسان تِکیازِ ییٚتہِ چھِنہٕ تیٖژاھ گاڑِ پَکان کہیٖنۍ گَندگی چھنہٕ گژھان کِہیٖنۍ تَمہِ کِنۍ چھِ أسۍ زیادٕ کٲمٕے کران دُکانسٕے منٛز